ہیٚلو اَسلام علیکُم شُکُر رۄبَس کُن تُہۍ چھِو حظ ٹھیٖک تُہۍ کٕم ٹھیٖک ٹھیٖک اَوا اَدٕ یِم طوطہٕ چھِ تِمن کوٗتاہ ٹایم گوٚوٕ رَچھان تِم اَچھا اَچھا اَچھا ٹھیٖک اَدٕ ٹھیٖک چھُ آ تَمہِ خٲطرٕ چھُو تۄہہِ یہِ اَدٕ ٹھیٖک چھُ أسۍ دِمہوو تۄہہِ ٹرین کٔرِتھ کِہیٖنٛۍ چھُنہٕ پَرواے أسۍ چھِ یِہےَ کٲمٕے کران نا أسی چھِ یِمنٕے جانوَرن وانوَرَن أسۍ چھِ ہیٚچھناوَن یِم کانٛہہ چھُ ہیٚچھن مطلب ییٚکہِ ہوٗن چھِ فار ایٚکزامپٔل تِمن چھِ ہیٚچھناون کِتھٕ پٲٹھۍ أنٛدرٕ کَنہِ کِتھٕ پٲٹھۍ گژھن تِم بِہِنۍ ٹرٛینِگ دِوان اَصٕل پٲٹھۍ یا یِم طوطہٕ ووٚطہٕ چھِ یِم چھِکھ اَسہِ تھوڑا بہت تِم چھِ کَتھٕ وَتھٕ تہِ تھوڑا کران زیادٕ ہیٚکَو نہٕ ؤنِتھ کیٚنٛہہ پوٗرٕ زَبان سَمجھن یِم اَلبتہٕ تُہٕنز کَتھ اگر یِم سَمجھن بیٚیہِ ہیٚکن یِم کُنہِ کُنہِ کَتھِ جِواب تہِ دِتھ تہٕ مَگر تَمہِ خٲطرٕ چھُ فیٖس تہِ پیٚوان تھوڑا بہت فیٖس تہِ چھِ أسۍ ہیٚوان تہٕ اَگر تۄہہِ اَمہِ خٲطرٕ چھُو یہِ فیٖس حظ چھُ اَسہِ سُہ چھُ پَتہٕ سَہل أسۍ چھِ ہیٚوان مطلب ریٚتَس چھِ أسۍ أکِس جانورَس ہیٚوان ساس رۄپیہِ ریٚتہٕ خٲطرٕ تہٕ لگ بھگ چھِ لَگان یِمن زٕ ترٛےٚ ریٚتھ ٹرٛینِٛگہِ یہِ چھُنہٕ مطلب کالہٕ پیٚٹھ صبُحن تام گژھِ نہٕ یہِ کیٚنٛہہ لگ بھگ زٕ ترٛےٚ ریٚتھ چھِو تۄہہِ یِم اَسے نِش تھاوٕنۍ مَگر تۄہہِ چھُو پانہٕ تہِ کَنٹِنوٗویسلی وِزِٹ کَرُن تِکیازِ تُہٕنزٕے کَتھ گژھَن نا یِم زیادٕ سَمجھٕنۍ تۄہہِ چھُو کَنٹِنیو یور یُن مطلب دۄہَس منٛز زٕ زٕ پانٛژھ پانژٛھ ٲٹھ ٲٹھ دہ دہ مِنٹ یِمن سۭتۍ کَرٕنۍ کَتھ یہِ أسۍ تۄہہِ وَنہوو تہِ تہِ چھُ کَرُن ییٚتین أسی وَنہوو تۄہہِ فار ایٚکزامپٔل تُہۍ کٔرِو ییٚمِس سۭتۍ کَتھ ییٚتین طوطس سۭتۍ تہٕ یہِ تَمہِ گٔرِ آسہِ تٔمِس کَتھ کَرنُک ٹایم بیٚیہِ ساتہٕ آسہِ تٔمِس ٹایم یہِ مطلب کھیٚن چیٚن خٲطرٕ کیٛاہ آسہِ کِتھٕ پٲٹھۍ آسوٕ تُہۍ أمِس دِوان مطلب اَمہِ موٗجوٗب پییوٕ تۄہہِ ٹایم تھوڑا پھُٹراوُن اَتھ چھُ محنت تھوڑا لگان تہٕ مَگر ہیٚچھَن چھِ یِم سُہ چھُنہٕ کانٛہہ کَتھٕے یِم ہیٚچھنٕے نہٕ آ لگ بھگ لَگان یمن ترٛےٚ ریٚتھ فُل ٹرین گژھنَس اَگر نہٕ وۅنۍ تیٛوٗت ٹایم ہیٚکِو تُہۍ دِتھ اَلبتہٕ زٕ ریٚتھ تام زٕ ریتھ کَم نہٕ کیٚنٛہہ یِتھ آ ٹھیٖک چھُ ٹھیٖک چھُ کِہیٖنٛۍ چھُنہٕ کِہیٖنٛۍ چھُنہٕ پَرواے آسان ٹھیٖک چھُ ٹھیٖک چھُ چلو أسۍ تُہۍ ییٖزیٚو آ آ أسۍ چھِ یِوان آ اسہِ چھُ گرے اَمہِ خٲطرٕ تھوٚومُت یہِ بَنٲوِتھ نا یہِ فارَم ہیٛوٗ اکھ تہٕ سُہ چھُ اَلگ اَسہِ کَمپارٹمینٛٹ اَمے خٲطرٕ تھوٚومُت مان ژٕ مَکان ٹایپَس پیٚٹھٕے تھوٚومُت بَنٲوِتھ اَمی خٲطرٕ تَتہِ چھِ اَسہِ مُلٲزِم زٕ ترٛےٚ تہٕ بیٚیہِ چھِ اَسہِ تَتہِ واریاہ مطلب یِم جاب واب یِمن أسۍ دِوان چھِ تِم تہِ چھِ اَسہِ زٕ ژور بیٚیہِ چھِ اَسہِ پانہٕ تہِ ٹرینر زٕ ژور تَتہِ تہٕ کِہیٖنٛۍ چھُنہٕ تُہۍ ییٖزیٚو پَگاہ تہٕ یوٚتنَسٕے تہٕ ٹھیٖک چھُ ٹھیٖک چھُو حظ اَدٕ حظ چلو چلو ٹھیٖک چھُ اَدٕ کیٛاہ اَدٕ کیٛاہ ٹھیٖک چھُ چلو بِہِو رۄبَس حَوالہٕ